اَسلامُ علیکُم بہٕ حظ چھَس سُنٛمبلہٕ روزان اَسہِ حظ چھِ حبیٖب خانٕنۍ وَنان اَسہِ حظ چھِ پولٹٔری فارَم بہٕ حظ چھَس کَران کٲم بہٕ حظ چھَس یِمَن کَران کٲم یِمَن یِم أسۍ حظ چھِ ٹھوٗل کَران کٲم أسۍ چھِ کۄکٕر کۄکٕر حظ چھِ اَسہِ ٹھوٗل ترٛاوان پتہٕ حظ چھِ پَتہٕ حظ چھِ تِمنٕے ٹھوٗل دِوان پَتہٕ حظ چھِ تِمنٕے ٹھوٗل دِوان پتہٕ حظ چھِ اَکھ ہیچَر أسۍ ترٛاوان تِمَن منٛزٕ تِمَن منٛز چھِ أسۍ پوٗتۍ کَڑان تِم پوٗتۍ حظ چھِ أسۍ کَڑان تِمَن پوٗتٮ۪ن حظ چھِ أسۍ صاف صفٲیی تھاوان اَکھ حظ چھِ تِمَن پوٗتٮ۪ن تِمَن لۄکٹٮ۪ن پوٗتٮ۪ن حظ چھِ أسۍ نیُک نیُک کٲشُر کٲشُر کٲشُر سُر اَنان سُہ حظ چھِ پِہان سُہ حظ چھِ پوٗتٮ۪ن أسۍ ترٛاوان پَتہٕ حظ ییٚلہِ پوٗتۍ بٔڑۍ چھِ گَژھان تِمَن حظ چھِ أسۍ بہٕ حظ چھَس تِمَن أسۍ حظ چھِ تِمَن کٕنٕک ترٛاوان کٕنٕک حظ چھِ تِمَن ترٛاوان پتہٕ حظ ییٚلہِ تِم کِلوٕنۍ چھِ کِلوٕنۍ پوٗتۍ ڈۄڈ کِلوٕنۍ پوٗتۍ چھِ گژھان پتہٕ حظ چھِ تِمَن اَنان أسۍ کٲم کٔرِتھ پَتہٕ حظ چھِ تِمَن مِشرِ مکٲے ترٛاوان دِوان مِشرِ مکٲے پتہٕ حظ چھِ تِمَن مِشرِ مَکٲے دِوان پتہٕ حظ چھِ أسۍ تِمَن صاف صفٲیی کَران پَتہٕ حظ چھِ تِمَن أسۍ صاف صفٲیی کران پتہٕ حظ اگر حظ بٮ۪مار گژھَن أسۍ حظ چھِ کۄکرَن وٮ۪کسیٖن کَران أسۍ چھِ کۄکرَن وٮ۪کسیٖن کَران بیٚیہِ حظ چھِ گَرم آبَس منٛز دوا ترٛاوان گَرَم آبَس منٛز ترٛیش دِوان بیٚیہِ یِمَن کۄکرَن یِمَن بانَن منٛز کۄکرَن پھیٖڈ چھِ ترٛاوان اَل اَرداب چھِ دِوان پَتہٕ حظ چھِ أسۍ کۄکرَن اَرداب دِوان تِمَن تِم حظ چھِ سٮ۪ٹھاہ ٹھوٗل ترٛاوان تِمو سۭتۍ حظ چھِ اَسہِ پٲداوار بَنان پتہٕ حظ چھِ أسۍ کۄکرَن صفٲیی کران وٮ۪کسیٖن حظ چھِ أسۍ کۄکرَن کران تَمہِ نِچ حظ چھِ تِم بٮ۪مارِ نِش محفوٗظ روزان بیٚیہِ حظ چھِ أسۍ صاف صفٲیی کۄکرَن کران بیٚیہِ حظ چھِ أسۍ خاص کۄکرَن خیال صفٲیی ہُنٛد تھاوان بیٚیہِ حظ چھِ أسۍ تِمَن اَرداب دِوان بیٚیہِ حظ چھِ أسۍ کَران کٲم ویوٚٹھ مُٹھ سُہ ویوٚٹھ مُٹھ اَنان سُہ حظ چھِ پِہان تَمیُک اَرداب تہِ چھِس دِوان بیٚیہِ حظ چھِ أسۍ کَران کٲم مِشرِ مَکٲے اَنان تِم تَمیُک اَرداب تہِ حظ چھِ دِوان سُہ واٹھ تہِ حظ چھِ أسۍ کۄکرَن ترٛاوان پتہٕ حظ ییٚلہِ اَسہِ نِکۍ پوٗتۍ پوٗتۍ ٹھوٗل چھِ دِوان پتہٕ حظ چھِ أسۍ نِکۍ تِمَن نِکٮ۪ن پوٗتٮ۪ن کٲشٕر سُر اَنان تَتھ حظ چھِ نیُک نیُک نیُک پیٖسان أتی حظ چھِ کۄکٕر کھٮ۪وان تِم تِم حظ چھِ لۄکٕٹۍ کۄکَر آسان پوٗتۍ آسان تِم حظ ہٮ۪کَن کٕنٕک کھٮ۪تھ تِمَن حظ کٕنٕک تِم حظ چھِ لۄکٕٹۍ پوٗتۍ آسان پَتہٕ حظ ییٚلہِ تِم ڈۄڈ پٔوِنۍ چھِ گَژھان پَتہٕ حظ چھِکھ اَرداب توٚتام حظ چھِکھ ترٛاوان اَرداب ترٛاوان لۄکُٹ لۄکُٹ پیٖسِتھ پَتہٕ حظ ییٚلہِ تِم کِل کِلوٕنۍ پوٗتۍ چھِ گژھان پتہٕ حظ چھِ أسۍ مُٹھ اَنان سُہ چھِ پیٖسان بیٚیہِ حظ چھِکھ پتہٕ مکایہِ ہُنٛد اَرداب ترٛاوان أسۍ حظ چھِ تِمَن سٮ۪ٹھاہ سٮ۪ٹھاہ کۄکرَن سٮ۪ٹھاہ خٔزمَت کَران بیٚیہِ حظ چھِ أسۍ کَران سٮ۪ٹھاہ خٔزمَت کۄکرَن بیٚیہِ حظ چھِ کۄکرَن أسۍ رٮ۪کہٕ کَڑان سُہ سُہ حظ چھُ أسۍ أسۍ صاف تھاوان بیٚیہِ حظ چھِ سٮ۪ٹھاہ وٕشنیر أسۍ کۄکرَن تھاوان تِم حظ چھِ تَمہِ ساتہٕ تَمہِ وٕشنیر سۭتۍ صحت سلامَت روزان بیٚیہِ حظ چھِ أسۍ کۄکرَن وٮ۪کسیٖن کران بیٚیہِ حظ چھِ أسۍ کۄکرَن وٮ۪کسیٖن کران یِمَن کۄکرَن بانَن منٛز واٹھ چھِ ترٛاوان تِم حظ چھِ أسۍ صاف صفٲیی تھاوان تِمَن کۄکرَن اگر حظ کۄکَر بٮ۪مار گژھان أسۍ حظ چھِ تِمَن وٮ۪کسیٖن کران بیٚیہِ حظ چھِ تِمَن أسۍ وٕشِنۍ ترٛیشہِ منٛز دوا ترٛاوان أسۍ حظ چھِ کۄکرَن ہُنٛد صاف خیال تھاوان بیٚیہِ حظ چھِ أسۍ کران کٲم بیٚیہِ حظ چھِ أسۍ یِمَن کۄکرَن رٮ۪کہٕ کَڑان یِمَن ہِنٛز فارَم حظ چھِ أسۍ صاف تھاوان یِمَن ہِنٛز اوٚنٛد پوٚکھ حظ چھِ صاف تھاوان اَمہِ خٲطرٕ نَہ حظ اَمہِ خٲطرٕ چھَنہٕ کۄکرَن بٮ۪مٲرۍ لَگان یِمَن چھَنہٕ بٮ۪مٲرۍ پوران کیٚنٛہہ أسۍ چھِ یِمَن صاف صفٲیی خیال تھاوان بیٚیہِ حظ چھِ أسۍ فارمَس فارمَس منٛز اَکھ گیس ہیٖٹِنٛگ تھاوان یِمَن حظ چھُ اَمہِ سۭتۍ وٕشنیر روزان یِم نَہ حظ چھِنہٕ اَمہِ سۭتۍ بٮ۪مار گژھان أسۍ حظ چھِ کۄکرَن ہُنٛد صاف خیال تھاوان أسۍ حظ چھِ کۄکرَن ہُنٛد اوٚنٛد پوٚکھ صاف تھاوان بیٚیہِ حظ چھِ یِمَن أسۍ پَتہٕ فیٖڈ تہِ اَرداب دِوان اَکھ حظ چھِ یِمَن أسۍ مُٹھ دِوان پیٖسِتھ تَمیُک اَرداب دِوان بیٚیہِ حظ چھِ أسۍ مِشرِ مکٲے اَنان تَمیُک اَرداب چھِ أسۍ یِمَن دِوان بیٚیہِ حظ چھِ کران أسۍ کٲم بیٚیہِ حظ چھِ کٕنٕک اَنان تَمیُک اَرداب چھِ أسۍ دِوان بیٚیہِ حظ چھِ أتی اَسہِ باغ آسان تَتھ منٛز حظ چھِ أسۍ سبزی سبزی کَران سبزی ہاکھ کران بیٚیہِ حظ چھِ أسۍ یہِ سۄ سبزی اَنان ژٔٹِتھ تھاوان کُنہِ ٹَپَس منٛز یِمَن کۄکرَن ہسا چھِ دِوان یِمَن ہسا چھِ اَمہِ اَمہِ سبزی سۭتۍ صحت صحت ٹھیٖک روزان یِمَن نَہ حظ چھِ کانٛہہ بٮ۪مٲرۍ پوران أسۍ حظ چھِ یِمَن کۄکرَن ہُنٛد صاف خیال تھاوان أسۍ حظ چھِ یِمَن پَنُن اوٚنٛد پوٚکھ صاف تھاوان أسۍ حظ چھِ یِمَن رٮ۪کہٕ کَڑان تِم حظ چھِ دوٗر أکِس دۄبَس منٛز ترٛاوان یُتھ نہٕ تَمیُک مٕشُک چھِ پھٔہلان تَمیُک مٕشُک حظ چھِ نَتہٕ أنٛدۍ پٔتۍ پھٔہلان اَسہِ حظ چھِ تِم أکِس سٔنِس دۄبَس منٛز تھاوان پٮ۪ٹھٕ حظ چھِکھ تھاوان ٹھانٛڈ ٹھانٛڈ تھاوان اَمہِ سۭتۍ حظ چھِ کۄکَر اَسہِ صحت سلامَت روزان بیٚیہِ حظ چھِ أسۍ گیس گیس ہیٖٹِنٛگ فارمَس فارمَس منٛز تھاوان اَمہِ سۭتۍ حظ چھِ اَسہِ کۄکرَن وٕشنیر روزان یِم حظ چھِ اَسہِ صحت سلامَت روزان بیٚیہِ حظ چھِ أسۍ صفٲیی یِمَن تھاوان بیٚیہِ حظ یِمن اَرداب أسۍ یِمَن بانَن منٛز چھِ دِوان تِم حظ چھِ أسۍ صابٕنۍ سۭتۍ چھَلان أتی حظ چھِ کۄکرَن پھیٖڈ پھیٖڈ ترٛاوان بیٚیہِ ترٛاوان اَر اَرداب ترٛاوان یِمَن کۄکرَن یِہُنٛد صحت حظ چھُ صحت برقرار روزان یِم حظ چھِ اَمہِ سۭتۍ صحت سلامَت روزان بیٚیہِ حظ چھِ أسۍ کۄکرَن وٮ۪کسیٖن کران یِمَن حظ چھِ صحت ٹھیٖک روزان بیٚیہِ حظ چھِکھ وٕشِنۍ ترٛیشہِ منٛز دَوا ترٛاوان یِم حظ چھِ اَمہِ سۭتۍ صحت روزان بیٚیہِ حظ چھِ یِمَن أسۍ وٮ۪کسیٖن کران بیٚیہِ حظ چھِ یِمَن أسۍ گیس ہیٖٹِنٛگ فارمَس منٛز أنٛدرٕ کَنۍ وٕشنیر تھاوان اَمہِ سۭتۍ ہسا چھِ اَسہِ کۄکَر صحت سلامَت روزان بیٚیہِ حظ چھِ أسۍ یِمَن رٮ۪کہٕ کَڑان أکِس دۄبَس منٛز دوٗر ترٛاوان تَمہِ سۭتۍ نَہ حظ چھُنہٕ مٕشُک پھٔہلان تَتھ حظ چھِ پٮ۪ٹھ ٹھانٛڈ کران